ہیلو السلامُ علیکُم ٹھیٖک چھُو اَصٕل پٲٹھۍ صحت چھُو ٹھیٖک آ اَصٕل پٲٹھۍ تۄہہِ ہے وَنیو اَسہِ اوترٕ یِم دارِ تہٕ دَرواز ٲسۍ لاگُن پَتہٕ آیوٕ نہٕ تُہۍ اچھا نہ یہِ تھوٚووُ تۄہہِ اَسہِ اَڑبو تُہۍ تہٕ اَسہِ چھِنا ضٔروٗری اَسہِ چھِ پَگاہ خانٛدر اَسہِ حظ چھِ زٕ صحیح مَجبوٗری دارِ درواز چھِ یَلَے سورُے ژھۄٹھ وۄٹھ چھُ اَژان اَسہِ چھُنہٕ یِوان ڈُوُن کانٛہہ فٲیدَے ہے نہ سا اگر أسۍ ریٹَس منٛز کٔمی ؤمی چھِ گژھان تُہۍ ؤنۍتو أسۍ کَرو تہِ مہربٲنی کٔرِتھ وۄنۍ ییٖزیو پَگاہ اَدٕ حظ چلو ٹھیٖک چھُ یِنہٕ مےٚ فون پے بیٚیہِ کَرُن اَدٕ حظ چلو شُکریہ تُہُنٛد